یُس اِنسان سرانٛٹھ چھِ وایان سُوِمِنٛگ چھِ کَران یہِ چھِ اِنسان سٕنٛز جِسم تھاوان تَنٛدرُستہٕ أمۍ سٔنٛد ایٚمہِ سۭتۍ چھِ اِنسان امہِ سۭتۍ چھِ اِنسانَس پھیٹٕس وَسان تہٕ اِنسان چھُ روزان فِٹ اِنسانَس چھِنہٕ کانٛہہ کٔمی روزان جِسمَس منٛز کِہیٖنۍ امہِ سۭتۍ چھِ اِنسان سٕنٛز مطلب شاہ اِنسان ہیٚکان بَنٛد تھٲیِتھ واریاہَس کالَس تہٕ امہِ سۭتۍ چھِ گژھان شاہ والنَس کھالنَس منٛز واریاہ زیادٕ مَدَتھ تہٕ شاہ والُن کھالُن چھُ اِنسانَس خٲطرٕ گژھان واریاہ زیادٕ اَصٕل کیازکہِ اِنسان ییٖتِس کالَس شاہ بَنٛد تھایہِ پَتہٕ یَلہٕ ترٛایہِ تمہِ سۭتۍ چھِ اِنسانَس گژھان شاہ والنَس کھالَس منٛز پرٛٮ۪کٹِس تہٕ شاہ نٲلۍ چھِ گژھان تازٕ تہٕ سرٛانٛٹھ وایِنہِ سۭتۍ چھِ نَرٮ۪ن تہِ واش نیران زَنٛگَن تہِ واش نیران تہٕ اِنسانَس واش نیران اَصٕل پٲٹھۍ سٲرسٕے جِسمَس یُس أکِس اِنسانَس خٲطرٕ چھِ واریاہ مُفیٖد تہٕ امہِ سۭتۍ اِنسانَس واریاہ فٲیدٕ چھِ یِوان